سون یُس علاقہٕ چھُ کوپوارا علاقہٕ ییٚتہِ چھِ وارہاہ زَبان سۭتۍ لُکھ کتھ کران ییٚتہِ چھِ گُجری یِوان وَننہٕ کَشمیٖری یِوان وَننہٕ بَس یِم گُجِر گُجِر چھِ تِم چھِ مان ژٕ تِم چھِ بدٕل پٲٹھۍ کران کَتھ کٲشِر چھِ کٲشِر لیگویج چھِ الگ آسان گُجرین ہٕنٛز لیگویج چھِ الگ آسان سوٚن یُس ریلِجن چھُ سُہ چھُ اِسلام اَسلام چھُ یُس اَسہِ حضرت محمد یہِ تٔمۍ أسۍ ہیٚچھنٲمٕتۍ چھِ تہٕ سُے تٔمۍ سُندُے اَپناوان أسۍ چھِ یُس یہِ اِسلام چھُ أسۍ چھِ یہِ مان ژٕ برونٹھ واتناوان باقین لُکن تامَتھ أسۍ چھِ اِجتِما کران مسجِدن منٛز اِجتما کران گرن منٛز اِجتِما کران ییٚمہِ کہِ ذٔریعہٕ أسۍ باقین لُکن تام یہِ مان ژٕ واتناوان چھِ اِجتِما کہِ ذٔریعہٕ باقین لوٗکن تام واتناوان چھِ اَتھ اِجتِماہس منٛز چھ یِوان وَننہٕ کہِ یُس حضرت محمدؐ سوٚن ٹھوٹھ نبی اوس سُہ کِتھ کٔنۍ اوس لُکن سۭتۍ پَکان سُہ کِتھ کٔنۍ مان ژٕ اَسہِ کِتھ کٔنۍ پَزِ باقٮ۪ن لُکن سۭتۍ پَکُن یِم سٲنۍ ریلِجنس منٛز چھِ کیٚنہہ تِمن سۭتۍ کِتھ کَن پَزِ اَسہِ کَتھ کَرٕنۍ سُہ چھُ اَسہِ یہِ یہِ ہیٚچھناوان بیٚیہِ یُس ییٚتہِ ییٚتہِ چھُ خاندار انان خاندر کران خاندرن منٛز چھُ یِوان گیٚونہٕ ہُرۍ یِوان وَننہٕ وازٕ چھُ آسان وازٕ پَتہٕ چھُ وازٕ چھِ أسۍ اَنان مٲنزرٲژ دۄہَن پَتہٕ چھُ سُہ رَنان وَنان تَتہِ پَتہٕ چھُ پَتہٕ چھُ یِوان سب دِنہٕ پَتہٕ چھُ یِوان کھیٚوان چھِ سٲری لُکھ لُکھ کھیٚوان بَتہٕ وَتہٕ بیٚیہِ چھُ ڈول یِوان ڈول یِوان اَننہٕ پَتہٕ چھِ خاندر کران گژھان چھِ مہراز اَنان چھِ مہرین بیٚیہِ چھِ بانگڑٕ یِوان واینہٕ بانگڑا تَتھ چھُ یِوان پَتہٕ ڈول واینہٕ پَتہٕ تَتہِ دانٔس کران مَزٕ دار پٲٹھۍ